أکِس زَنہِ خٲطرٕ حظ چھِ یہِ واریاہ زیادٕ گۄڈنٮ۪تھٕے پَنُن پان رِپر۪ٛزٮ۪نٛٹ کَرُن حظ واریاہ زیادٕ مُشکل گژھان کیٛازِکہِ اَکھ زٔنۍ حظ چھِ سٲری چھِ وَنان اَکھ زٔنۍ چھِ گَرِ شوٗبان مگر یُس حظ سون سُپورٹٕس سِسٹَم چھِ اَتھ منٛز تہِ نہَ حظ چھِنہٕ تِژھ زنہِ وُنیُک تامَتھ گٔمژٕ شامِل کِہیٖنٛۍ تہِ نہٕ وۄنۍ گوٚو اَز کَل سٲنِس یَتھ یُس حظ یہِ سرٛ سٲنۍ یہِ ٹُوَنٹی سینچری چھِ تہٕ اَتھ منٛز چھِ کَران